اَسہِ حظ چھِ گانٛدربلَس منٛز وارِیاہ تِم جایہِ اصٕل میٖر صٲبُن اَستان چھُ تَتہِ چھُ مٲلہٕ لَگان أسۍ تہِ چھِ تور گَژھان تور چھِ وارِیاہ لُکھ یِوان أسۍ تہِ چھِ پتہٕ گَژھان تور تماشہِ وٕچھنہِ یہِ ہَسا یہِ کھیٖربھوانی چھِ تور چھِ بٹہٕ تہِ یِوان یہِ سا یہِ مانسبل چھُ تور تہِ چھِ گَژھان تَتہِ چھِ کَم کَم اَصٕل پارکہٕ چھِ اورٕ پرٛٮ۪تھ جایہِ سۄنہٕ مگرٕگ چھِ تھاج واس چھِ یس گٕلٮ۪کشن چھُ تور تہِ حظ چھِ مانس بلس منٛز چھِ لیک تَتہِ چھِ ناوٕ تہِ چَلان ناون پٮ۪ٹھ سوارِ چوان نَدٕرۍ تہِ کڑان تَتٮ۪ن ندٕرۍ تہِ کٕنان تَمٕکۍ نَدٕرۍ اَپٲرۍ کِنۍ سٲری پتہٕ حظ چھِ کمبر صٲبُن پارک تتہِ چھُ کمبر صٲبُن مٲلہٕ تہِ لَگان تور تہِ چھِ واتان دوٗر دوٗر جاین ہِنٛدۍ لُکھ تماشہٕ وٕچھنہٕ مٲلہٕ مٲلہٕ مناوان تہٕ تھاج واس چھُ یہِ ہَسا یہِ ہر کانٛہہ جاے چھِ چِلڈرٛن پارک چھِ ییٚتہِ حظ تور تہِ چھِ گَژھان ڈمپِنٛگ پارک چھِ تور تہِ حظ چھِ واتان سٲری ییٚتہِ چھِ صفا پور تہِ حظ چھِ بیٛاکھ پارک چلڈرٛن پارک تور تہِ چھِ واتان تمام چھِ آسان بچہٕ چھِ گنٛدان درٛۄکان دۄہس تَتِنَس دُنہِکیو الگ الگ کوٗنو پٮ۪ٹھ چھِ یِوان یور کٔشیٖرِ منٛز خلق تماشہٕ وٕچھنہٕ وٕچھنہِ تہٕ